ہِندوستانَس منٛز ٲسۍ گۄڈِ انگریز حکوٗمت کَران ییٚمہِ سۭتۍ ہِندوستان کٮ۪ن لُکَن اوس واریاہ عذاب واتان پَتہٕ ٲسۍ سٲنۍ لیٖڈَر گاندھی جی جَواہَر لال نہروٗ بَگھت سِنٛگھ وغیرہ یِمو أنِکھ ہِندوستانٕچ یِمو لۄڈُکھ زُو جان دِتُکھ پَنُن کٔرِکھ کوٚرُکھ ہِندوستان آزاد کیٛازِکہِ سُہ یِم انگریز ٲسۍ إمۍ ٲسۍ کَران ہِندوستان کٮ۪ن لُکَن پٮ۪ٹھ واریاہ ظلم یِمو دِتُکھ پَنُن زُو ہِندوستان نَس پَتہٕ تہٕ کوٚرُکھ ہِندوستان آزاد ہِندوستان چہِ آزٲدی پَتہٕ کَنہِ چھِ گاندھی جی سُہ جواہر لال نہروٗ بَگھَت سِنٛگھ یِمَن ہُنٛد بوٚڑ اَتھٕ تہٕ کوٚرُکھ ہِندُستان آزاد تہٕ یہِ یُس یہِ ہیوٗ واقعہٕ چھِ یہِ چھِ سارنی وٕکٮ۪نَس ہِندوستان کٮ۪ن یادگار وَق